تُہۍ ؤنِو سا کھیل کوٗدُک کیاہ اہمیت چھےٚ تٕہنٛزِ برادٔری منٛز یا تُہندس ریٚہن سیٚہنس منٛز کھیل کوٗد چھُ سانہِ زندگی ہُند اکھ أہم حصہِ کھیل کوٗد ورٲے زندگی چھِ اکھ نوتِوان سٕنٛز زندگی کھیل کوٗد سۭتۍ چھِ جِسمس تندرُستی مِلان تہٕ دیٚماگی توازن تہِ چھُ بڑان ام امِچ اہمیت تہِ چھِ وارِیاہو طریٖقو اگر کانہہ انسان کھیل کوٗدس منٛز یژھِ برٛونہہ کن پکُن یہِ ہیکہِ اتھ منٛز پنُن مستقبل سوٲرتھ اگر أسۍ وٕچھو وارِیاہ کِھلٲڑۍ چھِ اتھ کھیل کوٗدس منٛز چاہے سُہ کِرکٹ آسہِ فٹبال آسہِ والی بال آسہِ ریٛس آسہِ بوٹ ریس آسہِ روڈ ریس آسہِ سایکٕلنگ آسہِ بیکنگ آسہِ یا کاڈ ریٚسنگ آسہِ اتھ منٛز چھُ یہِ کھلٲڑۍ پنُن پنُن یہِ مستقبل ہیٚکان بنٲیتھ یہِ چھُ أکس قومس گۄڈٕ نُمٲیندِگی کران پتہٕ چھِ أکس مُلکک مُلکٕچ نُمٲیندگی کران عالمی سطحس پٮ۪ٹھ تمہِ سۭتۍ چھُ أمۍ سُند مستقبل بڑٕ اصل پٲٹھۍ بنان اگر أسۍ وٕچھو سٲنس ریٚہن سہنس منٛز کیاہ چھُ امیُک رول امہِ کھیل کوٗدُک یہِ کھیل کوٗد چھُ ہمیشہٕ روٗدمُت سٲنس ریٚہن سہنس منٛز اگر أسۍ وٕچھو لۄکچارٕ پٮ۪ٹھے تہٕ آز تام چھُ وارِیاہو کھیل کوٗدن ہُند مُشٲہدٕ گوٚمُت برٛونہہ کالہِ ٲسۍ لۄچارس منٛز سُہ گرمس گِنٛدان تتھ تہِ تمہِ سۭتۍ تہِ ٲس صحتٕچ تاوانٲیی بڑان تہٕ انسان اوس تندرُستہٕ روزان دیٚماغس تہِ اوس سکوٗن میلان تھکُن ژلان اوس تہٕ غم دافٲیی ٲس گژھان وٕنکیٚن اگر وٕچھو وٕنکیٚن چھُ کِرکٹ سٲنس مُلکس منٛز پھلان تہٕ پھبان اِتھ کٔنۍ أسۍ وٕچھو زِ یہِ کِرکٹ چھُ سٲنس مُلکس منٛز وارِیاہ اہمیت وٕنکیٚن رٔٹمٕژ ہر کانہہ بچہٕ چھُ وٕنکیٚن صِرف کِرکٹُک شوقیٖن بنان امہِ سۭتۍ چھُ یہِ کِرکٹ گندٕنہٕ سۭتۍ چھُ سون صحت تہِ اصل روزان سون دیٚماغ تہِ چھُ اصل روزان أچھ چھِ دیٚماغی توازُن تہِ امہِ سۭتۍ بڑان دیٚمٲغی دیٚماغ چھُ بڑٕ تندرُستہٕ روزان یہِ چھُ اسہِ سونٛچنٕچ صلٲیتھ تہِ بڑاوان کانہہ تہِ گیم ٲسِنۍ یہِ گژھِ بڑٕ ایٖمان دٲری سان تہٕ اصل پٲٹھۍ گندٕنہٕ یِنۍ تیٚلہِ تے چھُ اتھ پنُن سُہ ویٚقار برقرار روزان تہٕ شٲقیٖنن تہِ چھُ مزٕ لاگان ییٚلہِ کانہہ گیم اکھ ییٚلہِ کانہہ گیم اصل پٲٹھۍ گندٕنہٕ یِیہِ بڑٕ ایٖمان دٲری سان یہِ چھِ اکھ پیغام پیش کران نہ کہِ گندن والٮ۪ن خاطرٕ بلکہِ یم شاقیٖن وٕچھان اتھ آسن یہِ چھِ اہندِ خٲطرٕ تہِ اکھ اکھ نصیٖحت دِوان دِوان یِمن اکھ پیغام دِوان یِمن زِ اسہِ کِتھ کٔنۍ پزِ یہِ گیم گندٕنۍ تہٕ پنُن یم اصوٗل چھِ یِمن پٮ۪ٹھ پزِ نہٕ اسہِ تہِ زانٛہہ تہِ اوٚنگٕج تُلٕنۍ یم پزن اسہِ ہمیٚشہٕ برقرار تھاوٕنۍ اسہِ پزِ ہر کانہہ کٲم اصل تہٕ ایٖمان دٲری سان کرٕنۍ دۄکھٕ گژھِ نہٕ کرُن کُنہِ تہِ چیٖزس منٛز یہِ گیم یہِ کھیل کوٗد تہِ چھُ اسہِ ہاوان زِ اسہِ تہِ پزِ نہٕ یہِ دۄکھٕ کرُن کیٚنہہ اسہِ پزِ اصل پٲٹھۍ یہِ گیم گندٕنۍ بڑٕ یم امِکۍ نیم آسن تمو حِساب یم امِکۍ قونوٗن آسن تمو حساب پزِ یہِ گیم گندٕنۍ یہِ چھُ اسہِ ہیٚچھناوان زِ قونوٗنس تحت روزُن کیاہ گوٚو اگر أسۍ امہِ نیٚبر نیرو تمہِ خٲطرٕ پیٚیہِ اسہِ لاگہٕ دِیُن